رازمہ دال چھِ ٹَماٹَر چھِ یا کٕنک چھُ اَمبٕرۍ چھِ ٹنٛگ چھِ گِلاس چھِ اَتھ کیٛاہ سا چھِ وَنان لٲر چھِ اَلہٕ چھِ سٹرابٔری چھِ ژٕنَن چھِ یِتھٔے یِتھٔے کٔنۍ چھِ أسۍ واریاہ واریاہ یِم قٕسمہٕ وار چیٖز اُگاوان یا مرژٕوانٛگَن چھِ ٲلوٕ چھِ دٲن چھِ ڈوٗنۍ چھِ دَچھ چھِ یِتھٔے کٔنۍ چھِ واریاہ چیٖز أسۍ یَتھ اُگاوان